ٹوٗب ویل چھِ أسۍ آب وہ سُہ چھُ آسان اکھ سِسٹم ییٚمہِ سۭتۍ أسۍ آب چھُ مِلان تَتھ چھُ پیوان پَمپ کَرُن سُہ چھِ ڈیریکٹ گرونڈُک آب اَسہِ اَنان زٔمیٖن ہُند آب اَسہِ اَنان ہیور کھالان ییٚلہِ أسۍ تَتھ پَمپ چھِ کران پَتہٕ چھُس سُہ آب ہیور کھسان سُہ چھُ نہٕ آز تیوٗتاہ دٔستِیاب آسان کیٚنہہ برونہہ کالی اوس تِمن ہُند واریاہ اِستعمال گژھان تِمن منٛز تہِ اوس واریاہ صاف آب آسان اَسہِ ٲسۍ لۄکچارٕ گرِ تِمے آسان مَگر ؤنۍ چھِنہٕ تِم زیادٕ لَبنہٕ یِوان اَسہِ اوس گرِ آنگنَس منٛز بوٚڑ ٹوٗبویل مَگر ؤنۍ چھُنہٕ سُہ کِہینۍ سُہ گوٚو خَتم ییٚلہِ زٔمیٖنَس تل آو مَکان سُہ تہِ گوٚو پانے وارٕ وارٕ خَتم